یُس ہَسا گُڈ گیم چھِ یہِ ہسا چھِ اَسہِ کَران اٮ۪نٛٹَٹین تہٕ فُلفِل چھِ کَران سٲنۍ اٮ۪کٕسپٮ۪کٹیشَنٕز یِتھ کٔنۍ ہَسا یہِ گۄڈٕ آسہٕ موبایلَن منٛز سَرپھہٕ گیم یِوان یا کُل گَرٕم ٲسۍ أسۍ کٲشٕر پٲٹھۍ گِنٛدان کُل گَرم ہَسا گٔے سۄ گیم یَتھ منٛز ہَسا أسۍ کَترِ چھِ تھاوان پیوٚٹھُس پٮ۪ٹھ سَتھ کترِ ہَسا ٲسۍ تھاوان پیوٚٹھُس پٮ۪ٹھ پتہٕ ہَسا ٲس اکھ بال یِوان یا اگر نہٕ بال آسہِ ہا تیٚلہِ ہَسا ٲسۍ پانٛژھ شےٚ موزٕ کھۄر أکۍسٕے با أکۍسٕے موزٕ کھورس منٛز وَلان تہٕ پتہٕ ہَسا ٲسۍ تَمی سۭتۍ گِنٛدان یُس اَسہِ پتہٕ ہَسا ٲسۍ أسۍ بوج کَران پانہٕ ؤنۍ زٕ زٕ ترٛےٚ ترٛےٚ پٕلیَر یِمن فیٖلڈِنٛگ آسہِ ہا کَرٕنۍ تِمن ہَسا اوس اکھ بیٚہوان کیٖپَر تہٕ باقٕے ٲسۍ کَران فیٖلڈِنٛگ یِمن ہُہ آسہِ ہا بیٹِنٛگ آسہِ ہا چیٚنۍ تِم ہَسا ٲسۍ یِتھَے کٔنۍ تھرٛوٚ کَران بالہِ کۭکُن ییٚتہِ تِم کترِ آسہٕ آسان پیوٚٹھُس پٮ۪ٹھ لگٲیِتھ سَتھ کترِ أتھۍ پٮ۪ٹھ ہسا ٲسۍ یِم ٲتھۍ کُن ہَسا ٲسۍ یِم تھرٛوٚ کَران سَتھ تھرٛوٚ ہَسا ٲسۍ آسان تِمو منٛز گژھِ ہا اکھ تھرٛوٚ لَگُن ضٔروٗری اگر نَہ سا سَتو تھرٛوٚوو منٛز اکھ تھرٛوٚ تہِ لگہِ ہَہ کیٚنٛہہ تیٚلہِ ہَسا ٲسۍ تِم آوُٹ گَژھان یِتھَے کٔنۍ ہَسا اگر اکھ تھرٛوٚ لجییو یُس کیٖپَر آسہِ ہا سُہ ہسا اوس کَران کۄلٮ۪کٹ جلدی بال تہٕ پتہٕ ہسا اوس سُہ تھرٛوٚ کَران پنٛنٮ۪ن پٕلیرَن کُن یا یِمنٕے پٕلیرَن کُن یِم آوُٹ آسَن کَرٕنۍ یِم بیٹنٛگ اَپوزِشَنَس منٛز یِم آسَن یِم اَپوزِٹ پٕلیَر آسَن أتھۍ منٛز ہَسا اوس یہِ پٮ۪وان یِم نٕے کُن ہسا اوس یہِ پٮ۪وان تھرٛوٚ کَرٕنۍ اَتھ تہِ ہَسا اوس وارِیاہ یہِ ٲس بچپنَس منٛز ٲس یہِ زیادٕ پَہمتھ یہِ گیم ٲسۍ گِنٛدان بچپنَس منٛز اَتھ تہِ ہسا اوس وارِیاہ مَزٕ یہِ ہسا ٲسۍ تتھ ٲسۍ وَنان لٔٹھ کٕے لوٚٹھ تتھ منٛز ہَسا اوس کَنہِ زٕ آسہٕ یِوان تھاونہٕ تِمَن پٮ۪ٹھ ٲسۍ یِوان کٔج ترٛاونہٕ پتہٕ اوس پٮ۪وان بوٚڈ پہمتھ ڈنٛڈٕ اوس آسان اَتھس کٮ۪تھ ییٚمہِ سۭتۍ ہَسا سۄ کوٚج کٔج ٲس پٮ۪وان تھوٚد تُلٕنۍ پتہٕ اوسُس پٮ۪وان ٹاس لگاوُن سۄ ہسا ٲس گژھان وارِیاہ دوٗر تیٖتِس کالس ہَسا ٲسۍ پٮ۪وان دَوُن رَنہٕ یا ہَسا ٲسۍ سۄ بیٛاکھ گیم تہِ آسان سۄ کٔج ٲس پٮ۪وان کیچ کَرٕنۍ یُس ہَسا اَپوزِٹ ٹیٖم آسہِ ہا تِمن ہسا ٲس سۄ پٮ۪وان سۄے کٔج پٮ۪وان کیچ کَرٕنۍ اگر ہَسا تِمو سۄ کٔج کیچ کَرے تیٚلہِ ہسا ٲسۍ تِم زینان نَہ تہٕ ہسا ٲسۍ تِم ہاران تہٕ یِتھَے کٔنۍ ہَسا ٲس سُہ گیم گَژھان کنٛٹِنیوٗ یہِ ہسا گٔے گُڈ گیم مگر یُس ہَسا گرٛیٹ گیم چھِ اَتھ منٛز ہَسا چھِ یِم ہَسا چھِ موبایلٕچ گیمہٕ یا کِرکٹ چھِ یِوان زیادٕ پہمتھ چھِ یِوان موبایلٕڈ گیمہٕ یۄس ہَسا کٕلیش آف کٕلانٕز چھِ یِوان یا ہَسا فِرٛی فایَر چھِ یِوان اَتھ منٛز ہَسا چھِ یِوان اَتھ ہَسا چھِ مختلف قٕسٕم اَمِکۍ ہسا چھِ کیٚنٛہہ کی فیٖچٲرٕس یِتھ کٔنۍ ہسا اِمَرشَن چھُ آسان اَتھ منٛز ہَسا چھُ یہِ یُس گیم چھِ آسان یہِ ہسا چھِ اٮ۪ٹٮ۪نشَن کَران سیٖک یُس گیمَر چھُ آسان أمۍ سٕنٛز اٮ۪ٹٮ۪نشَن حظ چھِ یہِ رَٹان پانَس کُن أمِس ہَسا چھِ یہِ وارِیاہ مختلف سِٹوری ٹٮ۪لنٛگ ہاوان یا چھُس باقٕے تِم وِجوَلٕز ہاوان تِم نظارٕ ہاوان ییٚمہِ سۭتۍ ہسا تٔمِس اَتھ کُن اِنٛٹرٛسٹ چھُ گَژھان زیادٕ یا ہَسا چھِ پٔتۍکِنۍ اَتھ بیک گرٛاوُنٛڈ میوٗزِک آسان تَمہِ سۭتۍ ہَسا چھُ یہِ وٕچھان یہِ گیم تہٕ گِنٛدان دۄہَے دۄہَے ہَسا چھِ أمِس یہِ گِنٛدان أمِس ہَسا چھُ مزٕ لَگان یَتھ یا ہسا چھِ کیٚنٛہہ اَتھ اِنوویشَنٕز آسان اَتھ منٛز ہَسا چھِ تِم مِشیٖنہٕ آسان یِم یَتھ منٛز زَن یِم نَہ سا زانٛہہ چھِ آسمٕژ زانٛہہ چھِ آسان وٕچھمٕژَے اِنسانَن یِم مِشیٖنہٕ یِم آسان چھِ یِمن یا یِم مِشیٖنہٕ ہَسا چھِ آسان نَیہِ یِتھ کٔنۍ گَن چھُ آسان یا بدل چیٖز چھِ آسان یِم ہَسا چھِ آسان نٔے تہٕ ییٚمہِ سۭتۍ ہَسا گَژھان چھُ بیٚیہِ ہسا چھِ اَتھ منٛز باقٕے سیٖنری تہِ آسان تِم تہِ ہَسا چھِ وارِیاہ خوٗبصوٗرت آسان تہٕ اَمہِ سۭتۍ ہَسا چھِ اِنسان اُکںٕے گَژھان یا ہَسا چھِ باقٕے گیم تہِ آسان مَلٹِپٕلیَر گیمہٕ چھِ یِم آسان اَتھ منٛز ہسا چھِ پانٛژھ شےٚ دوس یِم ہسا وارِیاہ الگ الگ جگہَن پٮ۪ٹھ آسَن تِمن تہِ ہَسا چھِ ہٮ۪کان یہِ کُنی گیم گِنٛدِتھ تہٕ أتھۍ کٔنۍ ہٮ۪کان کَتھ وَتھ کٔرِتھ اَتھ ہسا چھِ یِوان وایِس تہِ ترٛاونہٕ اَتٮ۪تھ ہسا چھُ اِنسان کَتھ تہِ ہٮ۪کان کٔرِتھ باقٕے ژٕ کُکُن پھیرٮ۪کھ دٔچھُن پھیرِکھا کھوٚوُر پھیرِکھا بیٚیہِ ہَسا چھِ اَتھ منٛز اِموشنٕز تہِ آسان یِتھ کٔنۍ ہَسا اکھ چیٖز اِنسان چھُ مَران اگر ہَسا اکھ اِنسان مَرِ تٔمِس چھُ باسان پٔزی بہٕ ہسا موٗدُس تِکیٛازِ سُہ چھُنہٕ ہٮ۪کان باقٕے تتھ منٛز پاٹسِپیٹ پتہٕ کٔرِتھ کیٚنٛہہ یا اَتھ ہَسا چھِ کیٚنٛہہ کَرٮ۪کٹٲرٕس آسان یِتھ کٔنۍ گۄڈٕ چھِ آسان اکھ لۄکُٹ کَرٮ۪کٹَر پتہٕ ہَسا چھُ یِوان بوٚڈ پتہٕ چھِ یِوان تَمہِ کھۄتہٕ بوٚڈ پتہٕ چھِ یِوان تَمہِ کھۄتہٕ بوٚڈ تہِ یِتھَے کٔنۍ ہَسا چھِ یہِ پَکان اَتھ تہِ ہَسا چھُ وارِیاہ زیادٕ مزٕ لَگان